ہِندوستانَس منٛز چھِ واریاہ جایہِ یور کٔشیٖر ہِنٛدۍ منٛز یِوان چھِ پہلگام چھُ شیٖشناگ چھُ ویرناگ چھُ اَچھوَل چھُ شَہر چھُ گژھان ڈَل لیک چھِ گژھان گُلمرگہِ چھِ گژھان یِمے یِمَے جایہِ چھِ ییٚتہِ یژٕے ہَن ہیٚکہٕ بہٕ ؤنِتھ